کٲشِر زَبان یۄس زَن چھِ یہِ چھِ واریاہ پرٲنۍ زَبان وَننہٕ چھِ یِوان تہزیٖبَس منٛز یہِ ہسا چھِ ساڈٕ سَتھ ہَتھ ؤری پرٲنۍ زَبان تہٕ مَگر اَمیُک اَصلی اَصلی بُنیاد چھےٚ نہٕ پوٗرٕ پَتہ کیٚنٛہہ تِکیازِ اَتھ منٛز چھُ واریاہَن زَبانن ہنٛدۍ حرف اَتھ منٛز چھُ کٲ اُردو اَتھ منٛزچھُ سنسکرت اتھ منٛز چھِ باقٕے وَننہٕ چھُ یِوان توٲریٖخس منٛز چھُ لٮ۪کھِتھ یہِ چھُ انڈو آرین یعنی کہِ انڈو آرین سَماجس منٛز تہِ تہٕ اَتھ لیگویج چھِ برۄنٛہہ تہِ برونٛہہ کالہِ ٲسۍ مٕتۍ وَنان دادِرک لیگویج تہِ تہٕ زیادٕ چھِ ٲسۍ مٕتۍ یہِ یِہوے ہُنٛدُستانَس تہٕ آرین زبٲنۍ منٛز بولان تہٕ بیٚیہِ چھِ اَتھ منٛز فارسی یٕک تہِ کیٚنٛہہ چیٖز تہٕ مَگر یہِ ہسا چھنہٕ پوٗرٕ چھُ نہ امیُک پوٗرٕ اوٚرجن چھےٚ نہٕ پَتہ کیٚںہہ یہِ ہسا چھِ ٲسی مٕتۍ برہمن تہِ بولان برہمن چھِ ٲسۍ مٕتۍ گۄڈٕنیتھٕے تِم بولان پَتہٕ ییٚلہِ اِسلام کٔشیٖر منٛز آو تہٕ تٔمۍ تہٕ بیاکھ اکھ کَتھ چھِ وَنان یہِ ہسا اوس اکھ ریش اکھ ییٚتہِ ییٚمِس زَن ناو اوس کَشپ رِیٖشی ییٚلہِ سُہ کٔشیٖر آو کشیٖر ٲسۍ تِمن دۄہَن سر تٔمی تٔمۍ سٕنٛد سۭتۍ ہسا گٔیے کٲشِر زَبان ییٚتہِ کٲشِر زَبان ہسا آیہِ تمے سۭتۍ وَننہٕ تہٕ بیٚیہِ ہسا چُھ لِیٖکھتھ یہِ ہسا چھِ کٔشیٖر ہٕنٛز آفشل زبان چھِ یِہے تہٕ لل دٮ۪د ہنٛز زبان تہِ چھِ یِہے لل دٮ۪د تہِ چھِ یہے زبان اِستعمال کٔرمٕژ تہٕ نندٕ ریش تہِ تِہندوٕے یمو چیٖزَو سۭتۍ چھِ یہِ زبان برۄنٛٹھ برونٛٹھ پٔچ مٕژ تہٕ بَنے لاسٹس کٲشِر زبان